اسلام علیکُم کینٛہہ ٹایِم برونٛٹھ اَنیو اسہِ اَکھ کوٗلر کَرے اسہِ آرڈَر مَگر سُہ درٛاو نہٕ ٹھیٖک کِہیٖنۍ سُہ اوس نہٕ تِیوٗتاہ مان ژٕ ٹھٔنٛڈی دِوان کِہیٖنۍ نہٕ اَکھ اوس نہٕ سُہ ٹھٔنٛڈی دِوان زیادٕ کِہیٖنۍ بیٚیہِ اوس سُہ مَطلب شور تتھ اوس تیٖژا زیادٕ آواز آسان شور اوس کٕہٕر کَران آواز ٲس تَتھ نیران واریاہ زیادٕ تہٕ یہِ بیٚیہِ اوس یہِ تَتھ اکھ چیٖز گَژھان مَثلہٕ اگر نہٕ سارے دارِ وارِ یلہٕ تھاوو وینٹٕلیشَن تھاوو نہٕ تَتھ کِہیٖنۍ یہِ ٹھیٖک کِہیٖنۍ سُہ اوس نہٕ ٹوٹَل کِہیٖنۍ مَطلب یہِ ٹھٔنٛڈی دِوان اسہِ اوس سُہ وٕچھمُت سُے تِتھُے کوٗلَر اوس اَسہِ بَرابر ہَمسایَن اسہِ وٕچھے تِمن تہِ تِمن اوس سُہ واریاہ اَصٕل مَطلب ٹھٔنٛڈی دِوَان تِمن اوس آسَان تِیوٗتاہ روٗم ٹھَنٛڈٕ تَمہِ سۭتۍ اسہِ دَپیے أسۍ تہِ کَرو یِہٕے آرڈَر تہٕ یہِ چھُ اسہِ وٕچھمُتُے وۄنۍ یِمن چھُ یہِ اَصٕل تہٕ یہِ آسہِ زٕہٕرۍ ٹھیٖک پَتہٕ ییٚلہِ اَسہِ آرڈَر کوٚر اسہِ ییٚلہِ اوٚن اوترٕ بَہارَس منٛز تہٕ مگر اسہِ باسیوٚو نہٕ سُہ ٹھیٖک کِہیٖنۍ اَکھ اوس نہٕ سُہ زیادٕ ٹھَنٛڈ تہِ کَرَان کینٛہہ بیٚیہِ اوس تَتھ دوٚیِم چیٖز پرٛابلم سُہ اوس تَتھ اوس تِیوٗتاہ زِیادٕ شور آسان تَتہِ اوس نہٕ روٗمَس منٛز بَنان زِیادٕ کَتھٕے کَرٕنۍ بیٚیہِ اوس نہٕ یہِ تَتھ اوس اسہِ اوس نہٕ گۄڈٕنیتھ پاے کینٛہہ اَتھ چھِ یِتھ پٲٹھۍ آسان وینٹِلیشَنہِ ہِنٛز ضوٚ یہ اَتھ چھِ آسان یہِ تھاوُن وینٹِلیشَن گَژھِ اَتھ چالوٕے آسٕنۍ أسۍ ٲسۍ ہُہ دارِ وارِ تھاوَان ییٚلہِ مگر تیٖژاہ تہِ زِیادٕ ٲسِس نہٕ ٲسۍ تھاوَان کینٛہہ پَتہٕ ییٚلہِ اسہِ تِمن ہَمسایَن وون اسہِ دوٚپُکھ یِتھ پٲٹھۍ چھ اسہِ اَسہِ تہِ اَنیو یِہوے کوٗلَر بَرابر مگر یہِ چھُنہٕ تِیوٗتاہ ٹھنٛڈی دِوان کِہیٖنۍ تِمو دوٚپ دوٚپُکھ ہُہ تُہۍ کٔرِو اَتھ کٲم تُہۍ تھٲیِو اَتھ تھوڑا مَطلب تُہۍ تھٲیِو دارِ وارِ سارے یلٕے وینٹِلیشن تھٲیِو تُہۍ اَتھ ٹھیٖک تہٕ تیٚلہِ دی یہِ اَصٕل ٹھٔنٛڈی پتہٕ کَرے اسہِ بَرابر تی اسہِ تھایے اَتھ وینٹِلیشن واریاہ زِیادٕ مگر تیٚلہِ تہِ چھُنہٕ سُہ ٹھٔنٛڈی دِوان زِیادٕ کِہیٖنۍ بییٚہِ چھُ تَتھ شور آسَان کٕہٕر زِیادٕ تہٕ بیٚیہِ چھُ تَتھ یہِ مَثلہٕ وۄنۍ آب واب چھُ یہِ چھُ ضروٗری سُہ چھُ پیوٲنی ترٛاوُن تہٕ مگر یہِ ہُتھ پٲٹھۍ چھُنہٕ تتھ زیادٕ ٹھٔنٛڈی چھُنہٕ سُہ دِوان کِہیٖنۍ مَطلب تِیوٗتاہ ٹھیٖک باسیو نہٕ کینٛہہ اگر کٲنٛسہِ آسہِ سُہ کوٗلر اَنُن مَطلب أسۍ دِم أسۍ دَپہوس دَپہوس نہ بہتر چھُ یہِ نہٕ کینٛہہ بَدل کُنہِ کَمپنی ہُنٛد وٕچھ مَگر یہِ نہٕ کینٛہہ یہِ چھُنہٕ ٹھیٖک کوٗلر کِہیٖنۍ